پانٛژھ ڈیٹ یِم مےٚ یاد چھِ تمو مَنٛز چھُ گۄڈٕنیُک ٹیٖچرس ڈے یُس پانٛژھ سَپتمبَر چھُ بیاکھ ژۄدہ نَوَمبَر چلڈرَنٕز ڈے بَچَن ہُنٛد دۄہ بیاکھ زٕ اکٹوبَر گاندے جَیَنتی گاندے جی یُن دۄہ بیاکھ اَکوُہ مارِچ نوروز بیاکھ ڈیٹ یُس مےٚ یاد چھُ پنژٕہ دَسَمبَر کرسمَس